میٲنہِ حِسابہٕ ٲس پرینۍ زنٛدگی ٹھیٖک اَگر بہٕ پرانہِ وقتٕچ کَتھ کَرٕ تَمہِ دوہ اوس نہٕ کانٛہہ تہِ ٹیٚنٛشن آسان سٲری ٲسۍ خۄش تہٕ خۄش حال آسان سٲری ٲسۍ نیماز پَران تہٕ اَگر أزکہِ وقتٕچ کَتھ کرو آز چھُ لۄکٹیٚن بَچن پٮ۪ٹھ بٔڈس تام ٹیٚنشن آسان بیٚیہِ اَگر اَمیُک سارِوٕے کھۄتہٕ بوٚڑ وجہہ چھ فون کیٚازِ کہِ اَگر گَرس منٛز ٲٹھ بٲژ آسَن ٲٹھن چُھ ٲٹھ فون آسان تہٕ بیٚیہِ چھ سوشل میٖڈیا سارِوٕے کھۄتہٕ بٔڑ بروبلِم أزکِس زَمانس منٛز یہِ چھِ دٮ۪ماغس اَثر کران یہِ چھ بَچن واریاہ پروبلِم کران ییٚمہِ کِنۍ تِہنٛز أچھ تہِ چھ خراب سَپدان بیٚیہِ چھ أزۍکِس زَمانَس منٛز واریاہ بیٚروزگٲری تہٕ تَمہِ غرضہٕ لٔگۍ خلق واریاہ غلط کامیٚن کُن یَتھ منٛز ڈرگس تہٕ نَشہٕ چھ تِم کران